یِم ہَسا یِم چَلنٛجِز یِمَن مُشکِلات سٲنۍ یِم گرٛیٖسۍ یِمَن دِہاتی علاقَن منٛز چھِ فیس کَران یِمَن منٛز ہَسا چھُ گۄڈٕنیُکُے یِمَن چھُنہٕ آسان تیوٗتاہ فاینانشَل سَپوٹ چھُنہٕ آسان یِمَن کِہیٖنۍ یِمَن چھِنہٕ پونٛسہٕ وونٛسہٕ آسان تیٖتیٛاہ کِہیٖنۍ نہٕ یِم چھِنہٕ اَصٕل ما بیج ویج ہیکان أنِتھ کِہیٖنۍ نہٕ ییٚمہِ سۭتۍ یِمَن ہُنٛد پَتہٕ یہِ چھُ فَصٕل آسان سُہ چھُ آسان واریاہ کَمزور بیٚیہِ ہَسا کہِ یَتھ یِہُس روٗد زیادٕ تَر ڈرٛاے کٕلیمیٹ تَمہِ سۭتۍ ہَسا پیوٚو اَسہِ مان ژٕ واریاہ نۄقصان گوٚو سٲنِس فَصلَس أکِس ژوٗنٛٹھ تِم ہسا بَنے یِم رینٛٹ تِمن ہسا اوس آز